ییٚتہِ چھِ ییٚتہِ تہِ چھِ یِتھ پٲٹھۍ باقیَن جایَن چھِ تِتھَے پٲٹھۍ چھِ ییٚتہِ تہِ کٲشُر وٲشُر کَران پھٮ۪رَن وٮ۪رَن سورُے کینٛہہ لینٛگویجَر بیٚیہِ چھِ ییٚتہِ چھِ مطلب ییٚتہِ چھِ أسۍ سورُے کہِ ییٚتہِ چھِ مَندِر تہِ گُردوار تہِ چھِ مَزٕ چھِ تہِ ٲستی ییٚتہِ چھِ اَسہِ مِل جُلکے روزان سٲری اگر أسۍ فار ایٚگزامپٕل کانٛہہ فارِنَر ای أسۍ کِتھ پٲٹھۍ ہیٚکو تٔمِس ؤنِتھ أسۍ ہیٚکو تٔمِس کٲم کٔرِتھ ہیٚچھنٲیِتھ وازوان پَنُن ہاوُس پھٮ۪رَن ہاووس پھٮ۪رَن کیٛاہ گٔے کانٛگٕر کیٛاہ گٔے ہاوس پَنٕنۍ وۄنۍ یِمن پَنٕنٮ۪ن پَنٕنٮ۪ن یِمن جاین پٮ۪ٹھ مطلب ہاو اوس نیچرل بیوٗٹی کیاہ چھُ لایک ییٚتہِ چھِ أسۍ کپوارہ ڈِسٹرکس منٛز بنگس چھِ ریشوور چھِ نگری چھِ واریاہ جایہِ چھِ پتہٕ ہاوس أسۍ کتھ پٲٹھۍ لُکھ کِتھ پٲٹھۍ چھِ ییٚتہِ ماے مُحبت سان روزان